یۄس یہِ ایٚجُکیشَن چھُ امہِ سۭتۍ چھُ اِنسان واریاہ کینٛہہ ہیٚچھان تہِ کینٛہہ چھِ مَطلَب فٲیدٕ تہِ امِکۍ مگر یُس سون کَلچَر چھِ أمس اتھ تہِ چھ اتھ چھُ تھوڑا اَثَر پیٚوان ییٚلہِ اِنسان ایٚجُکیٹِڈ بَنان چھُ أمِس چھِ باسان پَتہٕ یم کَلچرَل یِم پریٚکٹِسِز چھِ أمِس چھِ پَتہٕ یِم تھوڑا عجیٖب ہی باسان یِتھ کٔنیٚتھ پرٛانہِ مَطلَب سون کَلچَر اوس أسۍ ٲسۍ پریٚفر کَران سَموار چاے سَماوار چاے اوس مَطلَب سون کَلچَر اکھ یِوان ماننہٕ مَگَر ییٚلہِ اِنسان پَتہٕ ایٚجُکیٹِڈ گوٚو دۄہ کھۄتہٕ دۄہ أمۍ پوٚر لیوٚکھ أمۍ ہیوٚچھ أمۍ وٕچھ یہِ چھ سَموار چاے چھِ یہِ چھِ مُضِر اِنسان سٕنٛدِ صحتہٕ خٲطرٕ تمہِ سۭتۍ یُس اِنسانَو لوٚگ کَم کَم کَم کَم أمیُک یوٗز کَرُن وۄنۍ چھُنہٕ یِوان تیوٗت پریٚفَر کَرنہٕ سَموار چاے کِہیٖنۍ تِکیازِ ڈاکٹَر چھُ گۄڈنیٚتھ تھاوان مَنَع امہِ سۭتۍ چھُ میادٕ دود کَران امہِ سۭتۍ چھِ واریاہ پرابلم گَژھان گوٚو امہِ سۭتۍ چھِ واریاہ فَرَق پیٚوان سٲنِس کَلچَرَل پریٚکٹِس پیٹھ یِتھ کنۍ مَطلَب برونٛہہ ٲسۍ یِوان مَطلَب زیادٕ پَہَن پریٚفَر کَرنہٕ پھیٚرَن مگر یوٚتانۍ یوٗتاہ یوٗتاہ ایٚجُکیٹِڈ چھُ اِنسان بَنان وۄنۍ چھُنہٕ تیوٗتاہ پھیٚرَن یوان کینٛہہ وۄنۍ چھُ یِوان کوٹ چھ لاگان جیٚکیٚٹس چھِ یِوان یا تھٔرمَل چھِ یِوان لاگنہٕ آز چھُنہٕ زیادٕ پَہَن پریٚفَر کَران یا کانٛگٕر اوس اَسہِ یہِ ٲس اَسہِ کَلچَر یہِ اوس اَسہِ کَلچَر یِوان ماننہٕ مَگَر وۄنۍ یُت یوٗتاہ یوٗتاہ پَران چھُ اِنسان یوٗتاہ ایٚجُکیٹِڈ چھُ بَنان وۄنۍ چھُنہٕ تیوٗتاہ یِوان یِمَن کانٛگریٚن وانٛگریٚن ہُنٛد یوٗز یِوان کَرنہٕ کِہیٖنۍ وۄنۍ چھِ تمہِ بَدَل بٕلووَر چھِ یا آب بٲتلہٕ چھِ یِوان تَپنہٕ کانٛگٕر چھِ یِوان ایٚوایڈ کَرنہٕ تِکیازِ تمہِ سۭتۍ چھِ نارٕ تٔتۍ گَژھان یُس نہٕ اِنسان ییٚلہِ پَتہٕ اِنسان ہیٚچھان چھُ پَران چھُ تٔمِس چھُ پَتہٕ یہِ عجیٖب باسان یہِ نارٕ تٔتۍ وارٕ تٔتۍ گَژھٕنۍ یِم چھِ مَطلَب فٲیدٕ تہِ چھُ ایٚجُکیشَن مَگَر کَلچَر چھُ واریاہ زیادٕ مُتٲثِر گَژھان امہِ سۭتۍ تِکیازِ واریاہ چیٖز چھِ یِم دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ وۄنۍ کَم چھِ گَژھان کش مہ کَشمیٖرَس مَنٛز یِم چھِ دۄہ کھۄتہٕ دۄہ یوٗتاہ یِم ایٚجُکیٹِڈ چھِ گَژھان تیوٗت چھِ یِم پَننہِ کَلچَر نِش تہٕ دوٗر گَژھان